ہیٚلو اسلام علیکُم ڈاکٹَر صٲب چھِوا آ ٹھیٖک فَرق چھَنہٕ کِہیٖنٛۍ زُکام چھُ واریاہ بیٚیہِ چھُ تَپھ تہِ واریاہ فیٖوَر چھُنہٕ وَسان کِہیٖنٛۍ بیٚیہِ چھِ آ کالہِ کھیٚیاو دَوا فَرق گٔے نہٕ مگر کیٚنٛہہ بہٕ کَر حظ یِمہٕ کِلنِکَس پٮ۪ٹھ اَدٕ حظ ٹھیٖک چھُ